اَسہِ ییٚلہِ خاندَر واندَر چھُ آسان أسۍ چھِ کران کٲم أسۍ چھِ مان ژٕ تَمہِ ساتن وَنٕناوان اَسہِ چھُ مہندی راتھ آسان أسۍ چھِ گؠون وول اَنان أسۍ چھِ اؠنجاے کران واریاہ زیادٕ بیٚیہِ چھِ عیٖزن ویٖزن پؠٹھ تہِ آسان اسہِ مطلب یہِ زیادٕ اینجاے کران بچہٕ بیٚیہِ چھِ یہِ رُف وُف چھِ تتھ پؠٹھ کران تہٕ مان ژٕ سکوٗلَن منٛز آسہِ کینٛہہ فنٛگشَن وَنٛگشَن تَتھ پؠٹھ چھِ مان ژٕ آسن تھٲیمٕتۍ بَچہٕ کینٛہہ پرٛیپیر کٔرِتھ اَمہِ خٲطرٕ تہِ کہِ کیازِ تِم ہاوین پَنُن ٹریڈِشنَل ڈانٔس